اُستاد جی مےٚ حظ اوس گژھُن کھَنہٕ بَل تۄہہِ کوٗتاہ ٹایِم لَگہِ وُ اوٚتام واتنَس میٖر بازَر واتنَس تام اَتھ چھِ اَپٲرۍ حظ سنٛبھالن یہِ روڈ اورٕ آسہِ خرٲبی أسۍ گژھو اَپٲرۍ أسۍ ہٮ۪کو نہٕ وٲتِتھ کینٛہہ وۄنۍ نِمو أسۍ بَدَل روڈ میٖر بازرٕ پٮ۪ٹھ مےٚ چھِ واتُن ضروٗر کھَنہٕ بَل پنٛنِس ٹایمَس پٮ۪ٹھ اَسہِ کوٗت حظ وقت لَگہِ توٚتامَتھ توٚتَس تام واتنَس تام کھَنہٕ بَل حظ کھَنہٕ بَل اہن حظ اہن حظ ریلوے سٹیشَن